سٲنِس ڈِسٹرکَس منٛز چھِ خاص کر قٲلیٖن بٲفی نمدٕ سٲزی تہٕ بیٚیہِ کانٛگرِ وونن سۭتۍ سۭتۍ کِرالہٕ بانہٕ بناونہٕ یِوان یتھ زن یِمن کامؠن سۭتۍ سٲنۍ زِٹھۍ گۄڈنیَتھ مُنسلِک ٲسۍ تِمو واتنوو پتہٕ یہِ پننؠن نَیَن نَیَن نَسلن تامتَھ تہٕ یہِ خاص کر ساروی کھۄتہٕ مشہوٗر سٲنِس ڈِسٹرکَس منٛز چھِ قٲلیٖن سٲزی یُس زَن سٲنِس ڈِسٹرکٕچ ییٚتِچ کَلچَر تہٕ ییٚتِچ ییٚتہِ کِس تَوٲریٖخَس منٛز اکھ نوٚو گاش ترٛاوان چھُ